گیس سِلینڈر ایل پی جی استعمال کرنہٕ وِزِ یِم اَسہِ حِفٲظتی اِقدام تُلو تِمن منٛز چھُ ساروی کھۄتہٕ گۄڈٕنیُک ضروٗری زِ اَسہِ گژھِ سون گیس سِلینڈَر ایل پی جی سِلینڈَر گَژھِ نٮ۪برٕ کَنۍ آسُن سُہ گَژھِ نہٕ مکانَس اَنٛدَر آسُن کِہیٖنۍ تاکہِ اگر کانٛہہ نَتہٕ کانٛہہ اگر کانٛہہ نَتہٕ کانٛہہ ڈیمیج گژھِ سُہ گژھِ مکانَس نٮ۪بَر تہٕ مَکانَس واتہِ نہٕ نۄقصان کینٛہہ دٔیِم چیٖز چھِ اَسہِ یُس زَن گیس سِلیٚنڈَر ییٚمہِ ساتہٕ أسۍ رَنان آسو تہٕ تمہِ ساتہٕ پَزِ اَسہِ أکِس نَفرَس یا رَنن وٲلِس تٔتی روزُن تاکہِ کانٛہہ حٲدثہٕ سَپدِنہٕ ترٛیٚیِم چیٖز یِم بَچہِ چھُ یا بُزرَگ چھِ تِمَن پَزِ نہٕ گیسَس یا رَننَس نَزدیٖک گژھُن کِہیٖنۍ تاکہِ تِم ہٮ۪کَن ڈمیج نِش بٔچِتھ ژوٗرِم چیٖز اَسہِ پَزِ نہٕ کانٛہہ تہِ توٚت چیٖز یا یا نار پَزِ نہٕ اَسہِ گیسَس نَزدیٖک تھاوُن کِہیٖنۍ کیٛازِکہِ اگر گیسَس لیٖک گَژھِ تمہِ ساتہٕ ہیٚکہِ سٲنِس گیسَس نۄقصان وٲتِتھ تہٕ پوٗنٛژِم چیٖز یِم ہسا اَسہِ پَلو گژھن لٲگِتھ آسٕنۍ تِم گژھن نہٕ نایلان کلاتھٕس آسُن لٲگِتھ کِہیٖنۍ کیٛازِ کہِ اگر خۄدا دِیِن نَجات مکانَس یہِ گیسَس کانٛہہ ڈیمج سَپدِ گوٚو تَمہِ اگر نایلَن کلاتھ آسان لٲگِتھ تِمَن ہیٚکہِ نار لٔگِتھ جل تہٕ شیٚیِم چیٖز چھِ أسۍ وَنان زِ گیس گژھِ آسُن پرٛاپرلی چَکٕڈ سُہ گژھِ آسُن اَسہِ اَصٕل پٲٹھۍ چَک کَرنامُت تَتھ گَژھِ نہٕ لیٖک آسُن کِہیٖنۍ تَمہِ خٲطرٕ گژھو أسۍ أکِس پرٛاپَر أکِس پرٛاپَر ٹٮ۪کنِشَنَس یا یُس گیسَس گیسہٕ رِلیٹِڈ کانٛہہ چیٖز زانان آسہِ تٔمِس نِش تٔمۍ سٕنٛز سَجَشَن ہٮ۪کو أسۍ رٔٹِتھ زِ اگر کانٛہہ تہِ خرٲبی آسہِ اَسہِ گَژھو یہِ چیٖز تٔمِس تام واتاوُن تاکہِ سُہ کَرِ سٲنِس گیسَس وقتَس پٮ۪ٹھ شیرٮ۪س